اَسَلام علیکُم وَعلیکُم اسَلام ٹھیٖک پٲٹھۍ چھُو حظ شُکُر صحت چھا حظ ٹھیٖک ؤنتو حظ کیٛاہ

اَچھا ٹھیٖک تُہۍ کَتہِ بوٗزوٕ اَمہِ برونٹھ سٲنِس اِنسچوٗٹ متعلق یا یِم مےٚ میانہِ ناوٕ بوٗزوٕ کیٚنٛہہ أسۍ چھِ کٲشُر پرناوان تُہۍ کتہِ لٔجوٕ پتاہ بہٕ چھَس کٲشُرپرناوان اچھا تمۍ ووٚنو تُہۍ یِتھ کٔنۍ چھِ کہِ مےٚ چھُ کٲشُر ہیوٚچھُن تمۍ ووٚن تُہۍ میون اَچھا ٹھیٖک اَچھا ٹھیٖک کیٛاہ چھُ تٔمِس کیٛاہ ووٚنوٕ تُہۍ تٔمِس کیٛاہ چھُ ناو ییٚمۍ تُہۍ ووٚننو

اَچھا اُلفت ٹھیٖک اچھا یِم چھِ اپٲرۍ أتھۍ ایرِیس منٛز بسان یِم چھِنہٕ حظ أتی بانٛڈی پورا بسان اَچھا ٹھیٖک یِم ٲسۍ مےٚ سِٹوٗڈنٛٹ تہِ یِمن گٔے اکھ زٕ ؤری مطلب یِمن چھُ مگر وٕنکٮ۪س ما شاللہ وارِیاہ تُہۍ مطلب تگان لٮ۪کھُن تہِ تہٕ پرُن تہِ یِم حظ ٲسۍ پران پر پرنس منٛز چھِوٕ تھوڑا کیٚنٛہہ امپروٗمنٛٹا اچھا تُہۍ کیٛاہ چھَو کالفِکیٚشن اَچھا ٹھیٖک ونۍ چھُو تُہۍ یژھان کٲشر ہیٚوچھُن تُہۍ چھُو کیٚنٛہہ پتاہ اہَنُ ٹھیٖک حظ چھُ أسۍ ہیٚچھاناہو تُہۍ لٮ۪کھُن تہِ ایز وٮ۪ل اٮ۪ز پرُن تہِ مگر یہِ گَژھِ وارِیاہ بیٚسِک پٮ۪ٹھ شُروٗع کیٛازِ کہِ یہِ چھُ کٲشُر اکھ لٮ۪نٛگویج یہِ گَژھِ بلکُل یہِ کٔنۍ اے بی سۭتۍ أسۍ کَران چھِ اے بی سی ڈی شروٗع اِنٛگلِش کَران تِتَھے کٔنۍ گَژھِ کٲشُر پنٛنٮ۪و پٮ۪ٹھ شروٗع اتھ لگہِ ٹایِم کیٛازِ تُہۍ چھُنہٕ وٕنۍ کِہیٖنۍ خاص تگان پرُن تیوٗتاہ پرُن چھُو تُہۍ تگان تھوڑا مگر لٮ۪کھُن چھُنہٕ کِہیٖنۍ تگان ٹھیٖک کیٚنٛہہ چھُنہٕ پرواے أسۍ تتھ منٛز پوٗرٕ مدد مگر اتھ چھُو تُہۍ لگ بگ چھُ تُہۍ کَرُن سِکِس منتھٕ کورُس لگ بگ تُہۍ یِیِو مین بانڈی پوٗرایس منٛزٕے چھُ اَسہِ یہِ اِنسچوٗٹ گُلوبل اِنسچوٗٹ کشمیٖر اِنسچوٗٹ ٹھیٖک چھا اتھ چھُ ناو گُلوبل کشمیٖر اِنسچوٗٹ تہٕ اتہِ چھِ لٲرنِگ تہٕ ٹیٖچنٛگ أسۍ کرناون یِہٲے کٲشُر تہٕ کیٛاہ چھُ تُہۍ یِیِو اور بیٚیہِ بہٕ وَنو تُہۍ بہٕ سمجھو تُہۍ فیٖس ویٖس کیٛاہ چھُ فیٖس چھُ اَتہِ لگ بگ اَسہِ چھِ تُہۍ چھُو منتھلی دیِنۍ پنٛداہ شتھ رۄپیہِ اتھ منٛزن بہٕ تھاہو تُہۍ گۄڈٕ یِم کیٚنٛہہ کتھٕ چھِ پٮ۪وان گۄڈے کٔلِیر کرنۍ کیٛازِ پتہٕ ؤنِو تُہۍ تۄہہِ ووٚننہٕ گۄڈنٮ۪تھ کِہیٖنۍ نہٕ تُہۍ پٮ۪نو منتھلی پنٛداہ شتھ رۄپیہِ تُہۍ ہیٚکِو دِتھ اٮ۪ڈوانسس منٛز تہِ یا دِیِو رٮ۪تہٕ پتہٕ رٮ۪تہٕ اِنسٹال ہُتھ کَنۍ دِوان چھِ رٮ۪تہٕ پتہٕ رٮ۪تہٕ فیٖس وَؤنِتو تُہۍ کر پٮ۪ٹھ یِیِو تۄہہِ کر پٮ۪ٹھ چھُوکہے یُن مطلب پرُن ٹایمِنٛگ تُہۍ ہیٚکِو صُبحس تہِ یِتھن ٲٹھ بجے پٮ۪ٹھ نو بجے تانۍ اکھ گنٛٹہٕ چھِ أسۍ دِوان کٕلاس چھُنَہ حظ ٹھیٖک تہٕ شاپس تہِ ہیٚکِو تُہۍ پانٛژھ ٹُو شےٚ یِتھن ٹایِم ستھ ٹُو ٲٹھ تہٕ پانٛژھ ٹُو شےٚ پانٛژھ ٹُو شےٚ گٔے نَہ زٕ گنٛٹہٕ پنٛداہ شتھ رۄپیہِ چھِ أسۍ منتھلی ہٮ۪وان تہٕ تُہۍ چھُو تۄہہِ لگنیو لگ بگ شےٚ رٮ۪تھ لگنیو آہن حظ یہِ چھُنَہ بگنٲرس کورُس اتھ چھِ پٮ۪وان وارِیاہ اصٕل پٲٹھۍ دھیان دیُن تہٕ اِنشاللہ ہیٚچھو تُہۍ اصٕل اِنسچوٗٹس چھُ ناو یِہوے گُلوبل گُلوبل کشمیری اِنسچوٗٹ بانڈے پوٗرا ادٕ حظ اسلام علیکُم